پَنُن وُوکَل ہارِزَن چھیٚس بہٕ یِتھ کٔنۍ ہیٚکان پرٛوٹیٚکٹہٕ کٔرِتھ زِ بہٕ چھیٚس نہٕ زیادٕ کَتھ کَران کِہیٖنۍ بیٚیہِ چھیٚس بہٕ یوٗتاہ تہِ مےٚ ہیٚکہِ بہٕ چھیٚس پننِس ہٹِس ٲں ریٚسٹہٕ دِوان تِکیٛازِ بہٕ چھیٚس نہٕ یَژھان کہِ مےٚ گژھہِ تھوڑا سا بھی دَگ یا کَرٕنۍ تِکیٛازِ میٛانہِ سِنٛگِنٛگ پٮ۪ٹھ پیٚے اثر بیٚیہِ چھیٚس بہٕ ترٛیش چیٚوان سۄ تہِ گژھہِ مےٚ آسٕنۍ تھوڑا نیٖم گَرم مےٚ گژھہِ نہٕ زیادٕ تٔژ آسٕنۍ کِہیٖنۍ مےٚ گژھہِ تھوڑا سا نیٖم گَرم آسٕنۍ یُتھ مےٚ یہِ روزِ ٹھیٖک بیٚیہِ چھیٚس بہٕ شاہ زیٖٹھۍ زیٖٹھۍ نِوان تِکیٛازِ یۄس مےٚ بریٖدھِنٛگ سَپلاے چھِ باڈی منٛز سۄ گژھہِ تھوڑا اِنکرٛیٖز گژھٕنۍ تہٕ بہٕ ہیٚکہٕ بہٕ گژھہٕ واریاہَس ٹایمَس خٲطرٕ گیٚیِتھ ہیٚکٕنۍ یِمٔے چھِ کیٚنٛہہ چیٖز یِم بہٕ کَران چھیٚس پننہِ دۄہ دِش زِندگی منٛز تاکہِ میٛون ہوٚٹ گژھہِ ٹھیٖک روزُن بیٚیہِ مےٚ چھُ باسان تہِ ہوٚٹ چھُ میٛون ٹھیٖکھٕے فی الحال شکر خۄدایَس کُن